ہیٚلو اَسلامُ عَلیکُم ٹھیٖک پٲٹھۍ چھٚ حظ اصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ چھِو حظ اَہَن حظ ٹھیٖک آ دانِش چھُس حظ مےٚ ٲس یہِ بُکٕس کَرنہِ پٔرچیٚز تَمہِ لایبٔری پیٚٹھ آ تُہۍ ؤنِو مےٚ یہِ کیٛاہ چھُ اَتھ وَنان یِم بُکٕس اتھ کیٛاہ پرٛوسیٖجر چھُ یہِ پٔرچیز اَگر کٔرو کٔژَن دۅہن چھُ مطلب

اچھا لِمِٹ کیٛاہ چھُ

بِلکُل بِلکُل اچھا وُہ رۅپیہِ پٔر ڈے مےٚ چھِ نِنۍ کِتاب ترٛےٚ ترٛےٚ پیٚٹھ ژور

ٹھیٖک ٹھیٖک اچھا ٹھیٖک ٹھیٖک اَدٕ حظ اَدٕ حظ ٹھیٖک دوٚپمےَ اتہِ چھا یہِ کیٛاہ چھِ اَتھ وَنان ساریےٚ بُکٕس ایٚویلیبٕل اَدٕ سا ٹھیٖک حظ چھُ اَدٕ سا چَلو چَلو